اسلامُ علیکُم ٹھیٖک پٲٹھۍ چھِوا آ ؤنۍتَو تۅہہِ چھَو لٔکٕر تھوٚمٕژ أنِتھ کۄس لٔکٕر أنۍوٕ اَچھا کے ڈی تہٕ دِیودٲر کٔژ دارِ چھِ بناونہِ اَچھا دارِ ژۄداہ دروازٕ پانٛژھ شےٚ بہٕ اوسُس یوٗر کامہِ سۭتۍ تھوڑا بِزی تہٕ کیٚنٛہہ چھُنہٕ صُبحس زٕ دۄہ کٔرِو تُہۍ صبٕر آ زٕ دۄہ تہٕ بہٕ مۄکلہٕ یورٕ کامہِ نِش تہٕ کیٚنٛہہ چھُنہٕ چَلو ٹھِیٖک چھُ أسۍ یِمو